ہؠلو تُہۍ چھو حظ دَرگاہ سومو سِٹینٛڈ پؠٹھ اَسہِ حظ کَرے تُہُنٛدِ سِٹینٛڈ پؠٹھ کیب اَکھ بُک مَگر مےٚ گوٚو اوٚڈ گَنٛٹہٕ کھۄتہٕ زِیادٕ پیاران کیب وٲژ نہٕ کینٛہہ تُہۍ ؤ ؤنوٕ مےٚ امِیُک وَجہ کیٛاہ چھُ اَسہِ گوٚو واریاہ لیٹ